ہیٚلو اَسلام علیکُم یہِ حظ تُہۍ چھِ حظ یِم باغوان چھِو حظ تُہۍ ہیٚلو اَسہِ حظ ٲسۍ باغَس اَسہِ حظ ٲسۍ باغَس پوش لاگٕنۍ باغَس ٲسۍ پوٚش لاگٕنۍ بیٚیہِ حظ اوس اَسہِ اَتھ یہِ درمُن وَمُن لاگُن تُہۍ ہیٚکوٕ اَسہِ لٲگِتھ ٹھیٖک چھُ آ اَچھا

اَچھا

تُہۍ یِیِو پانَے مےٚ ہُہ کَرنہِ بَناونہِ تُہۍ یِیِو نا پانَے باغ بَناونہِ مےٚ مےٚ حظ اوس اَمہِ برٛونہہ تہِ بناو بَناونومُت مَگر تِمو کوٚر مےٚ باغ خراب پَتہٕ بوٗز مےٚ تُہُنٛد تُہۍ چھِو اَصٕل یہِ کران گُڈٲے وُڈٲے اَصٕل درمُن وَمُن پوٚش ووٚش تہٕ پَتہٕ اوٚن مےٚ تُہُنٛد نَمبر مےٚ دوٚپ بہٕ کرٕ تۄہہِ سۭتۍ کَتھ تُہۍ ہیٚکوا یِتھ تُہۍ شیٖرِو مےٚ یہِ باغ بیٚیہِ چھِناہ اَتھ پوش رُوٕنۍ بدل پوش یِم از تِم درٛامٕتۍ چھِ تِم سَن فُلَور پوش تِم ٲسۍ مےٚ اَتھ رُوٕنۍ بیٚیہِ اوس مےٚ اَتھ اَصٕل پٲٹھی کَرُن کیٛازِ مےٚ چھُ واریاہ زیادٕ شوق پارکہِ ہُنٛد تُہۍ اَگر ہیٚکِو یِتھ تُہۍ شیٖرو مےٚ یہِ اَصٕل پٲٹھۍ تُہُنٛد چھُ مےٚ واریاہ بوٗزمُت تُہۍ چھِو اَصٕل کران یہِ باغَس سۭتۍ بیٚیہِ ؤنِو تُہۍ کَتیس چھُ یُن مےٚ کہٕ

تُہۍ أنۍزیٚو تِم اورَے نہ تُہی أنِو اَچھا

اَچھا ٹھیٖک تُہۍ ؤنِو پوش چھِ یِوان از لاگنہٕ بیٚیہِ حظ ٲسۍ مےٚ یِہَے بیٚیہِ ٲسۍ مےٚ آنٛگنس منٛز یِم سۅرمہٕ کُلۍ زٕ ترٛےٚ تِمن ٲس گُڈٲے کَرٕنۍ یِمن چھِ اَصٕل گُڈٲے کَرٕنۍ سُہ ڈِزایِن چھُناہ از یِوان بَناونہٕ گُڈایہِ منٛز سُہ اوس مےٚ اَتھ کرُن تُہۍ ہیٚکوا سُہ اَتھ کٔرِتھ آ سُہ تہِ اوس مےٚ کَرُن تہٕ بیٚیہِ اوس مےٚ اَتھ یہِ درمُن لاگُن یہِ نوٚو درمُن لاگُن سُہ اوس اَتھ کَڈُن نیٚبر

کیٚنٛہہ نہ حظ چھُنہٕ اَہَن حظ بیڈس کِتھٕ کٔنۍ چھِو تُہۍ بَناوان ایلَس منٛز یا بیٚیہِ کُنہِ شیپہِ منٛز چھِو تُہۍ ہیٚکان بَنٲوِتھ اَچھا چلو ٹھیٖک حظ چھُ تُہۍ وٲتۍزیٚو گانٛدربَل چھُو تۄہہِ پےَ یہِ کَتہِ چھُ دٔے پوٗر آ توٗرۍ وٲتۍزیٚو تُہۍ پَگاہ نہٕ کیٚنٛہہ کٲلۍکیٚتھ بیٚیہِ أنۍزیٚو تُہۍ مےٚ یِم ٹۅنگہٕ تہِ دٔے پور تٔتی ؤنۍ زیٚو تُہۍ مین دٔے پور چھُ تٔتی پَتہٕ کٔرۍزیٚو تُہۍ مےٚ فون بہٕ یِمو پَتہٕ تۄہہِ اَڈٕ ووٚتھ بَتہٕ کھیٚتھ یا بیٚیہِ أنۍ زیٚو تُہۍ یِم پوش ووش اورَے سۭتۍ کُس کُس چھُ از لگان ریٚتہٕ کالہِ تہٕ بہٕ دِمہو پَتہٕ پوٚنٛسہٕ تٔتہِ چلو چلو چلو بِہِو وۅنۍ